یوگا ہسا چھُ سانہِ زنٛدگی منٛز اکھ اہم رول ادا کران یُس زن اَسہِ تندرُست تھاونہٕ خٲطرٕ واریاہ ضروٗری چھُ مےٚ ہسا چھُ اتھ یوگا ہس منٛز پنُن اکھ فیورِٹ پوز یتھ زن ناو چھُ چتُرنٛگا چتُرنگا پوز ہسا چھُ مےٚ دِوان طاقت میانؠن نرؠن میٲنِس ہچِس تہٕ بییٚہِ میٲنِس ایبڈمنس یہِ ہسا چھُ دۄہس پوٗرٕ دۄہہٕ کِس دۄہس مےٚ تازٕ تھاونس منٛز واریاہ زیادٕ مدتھ کران